ہیٚلو اَسلام علیکُم اَسہِ حظ ٲسۍ کیب اکھ بُک کَرٕنۍ اَسہِ اوس پِکنِک گژھُن دوٗد پَتھری تانۍ أسۍ چھِ ٲٹھ فیملی میٚمبَر تہٕ میٖڈیَم سایزٕز یۄس کیب چھِ سۄ چھِ اَسہِ بُک کَرناوٕنۍ بیٚیہِ پرٛایِس کیٛاہ چھُ تَتھ سۄ گَژھِ سۄ کیب واتٕنۍ شِپوٗرا چھُ ایٚڈرَس تہٕ تَتھ پیٚٹھ گژھِ سۄ واتٕنۍ